اۭں مےٚ چھِ اَکھ کِتاب مےٚ چِھ واریاہ کِتاب پٔرمٕژ پَننہِ زِنٛدگی منٛز تہٕ واریاہ کِتاب یِم مےٚ پَرِمٕژ چھِ پرؠتھ کُنہِ منٛز چھِ کِینٛہہ نہ تہٕ کِینٛہہ لاسٹَس مِلِیومُت یُس پَننہِ زِنٛدگِی منٛز أسۍ ہیٚکو اؠٚپلَے کٔرِتھ یُس مےٚ اَزٕ ٲں ٲم اَکھ بُک چھِ پٔرمٕژ یُس واریاہ زِیادٕ اَکھ خُوبصُورَت بُک ٲسۍ تمِیُک ناو چھُ دَ کیِٹ رَنَر یُس لِؠچھمٕژ چھِ خالِد ٲں حُسِیٖنِیَن تہٕ اَتھ ٲسۍ سٲرِی تِرٛےٚ ہَتھ تہٕ اَکہٕ سَتَتھ پِیج ٲسۍ اَتھ تہٕ اَتھ لَگے مےٚ تقریٖبَن ٲم دَہ دۄہ پَرنَس منٛز تہٕ یہِ ٲسۍ اَکھ واریاہ زِیادٕ خُوبصورَت کہانِی ٲں اَتھ منٛز چھُ اَکھ ٲں یہِ چھُ دۄن لٔڑکَن ہٕنٛز ٲں کہانِی مَظلَب یہِ چھِ بیٚیہِ ٲں دوستِی پؠٹھ بیسٕد تہٕ اَتھ منٛز چھُ آسان اَکھ لٔڑکہٕ آمِر ٲں یُس یہِ کَیِٹ یُس یہِ مطلَب کَیِٹ یعنی کہِ پَتَنٛگ چھُ آسان ٲں وُڈاوان تہٕ یہِ چھُ اَفغانِستانَس منٛز یہِ سِٹُورِی گژھان کابُلَس منٛز تہٕ اَتھ سِٹُورِی منٛز لاسٹَس اَتھ کَہانِی یُس چھِ اَتھ منٛز چھِ اَسہِ واریاہ زِیادٕ اَصٕل ٲم مُورَل میلان لاسٹَس پؠٹھ ٲں اَتھ چھُ واریاہ مَطلَب رٕژ کَہانِی چِھ یہِ تہٕ اَتھ منٛز چُھ أسۍ ٲں ٲم لَگان پتاہ کہِ یہِ اَسہِ کِتھ کٔنۍ پَزِ پَنٕنۍ زِنٛدَگِی اَصٕل پٲٹھۍ تہٕ خۄش تہٕ خُۄشحال پٲٹھۍ گُزارٕنۍ تہٕ کِتھ کٔنۍ چھُ اسہِ سانہِ زِنٛدَگِی منٛز اَکھ دوستہٕ اِمپاٹیٚنٛٹ واریاہ زِیادٕ ضرورَت آسان تہٕ دُوستہٕ سُنٛد یہِ پؠٹھ چِھ یہِ سِٹُورِی تہٕ اۭم تَوَے چِھ اَتھ منٛز یہِ آسان واریاہ یُس اَتھ منٛز لٔڑکہٕ چھُ آسان آمِر أمۍ چھُ آسان پَنہِ زِنٛدگِی منٛز بَچپنَس منٛز واریاہ زِیادٕ ٲں مُشکلات واریاہ زِیادٕ یِم وُچھمٕتؠن تہٕ تٔتِھی مِطٲبِق چھُ یہِ لِؠکھان تہٕ نوٚو اَتھ منٛز چھُ ٲں وُچھان أسۍ ؤنکیٚنَس کہِ یُس یہِ دوستِی کۭژھاہ اِمپاٹَیٚنٛٹ چھِ یا باقٕے باقٕے چِیٖز کُوتاہ اَصٕل چھِ سانہِ زِنٛدَگِی منٛز ٲم یہِ دِی جَلدِی دی جَل تہٕ یِتھَے کَنۍ چھُ اَتھ منٛز ٲں واریاہ واریاہ یِم ٲم یِمہٕ کَتھہٕ لِؠکھِتھ واریاہ اَصٕل اصٕل کَتھ لِؠکِتھ ٲں یَتھ وارِیاہ یہِ چھُ

تہٕ یُوتاہ چھِ مےٚ پاے